اَگَرَے أسۍ کتھ کَرو پرایویٹ ہیٚلتھ کیرٕچ یہِ گوٚو واریاہ زیادٕ ڈیٚولَپ اِن ریٖسینٛٹ ییٚرٕس کیازِ کہِ ییٚتہِ اوس نہٕ اوٚتَتھ تام پرایویٹَس مَنٛز زیادٕ ہوسپِٹَل یِوان لَبنہٕ کینٛہہ گورمیٚنٹ ہوسپِٹَل ٲسۍ تِم ٲسۍ نہٕ تَتھ لیولہِ پیٹھ ہیٚکان علاج کٔرِتھ کینٛہہ یتھ لیٚولہِ پیٹھ لُکَن گَژھِ ہا واتُن مَگَر اِن ریٖسینٛٹ ییٚرٕس اَگَر أسۍ وٕچھو بیک فرام ٹوٗ تھاوزَنٛڈ ٹیٚن ٹوٗ تھاوزَنٛڈ فِفٹیٖن اَگَرے أسۍ وٕچھو پرایویٹ ہوسپِٹَلَن ہنٛز ایٚڈونٹ بَڑیٚو یِم ہیٚتِنۍ ڈیٚولَپ گَژھٕنۍ اتھ سکیل پیٹھ کہِ یِم واتناوَن سُہ ہیٚلتھ کیر أکِس اِنڈِوِجوَلَس تانۍ یُس تٔمِس ضوٚرَتھ چھُ ییٚتہِ چھِ ڈِفرَنٛٹ ڈِفرَنٛٹ ہوسپَٹَل وٕنکٮ۪ن میجَر سرجریٖز کَران یِم نہٕ گَوَمیٚنٹ ہوسپَٹَلَن مَنٛز تہِ چھِ پاسبل گَژھان کِہیٖنۍ ییٚتہِ چھِ خایبَر ہوسپِٹَل تَتہِ چھِ واریاہ زیادٕ سوٗپَر سپیشَلِسٹ ڈاکٹَر یِم زَن واریاہ زیادٕ اصل علاج چھِ کَران لُکَن بیٚیہِ تِم تِم سرجریٖز چھِ تِم تَتہِ یِوان کَرنہٕ یِم نہٕ سانٮ۪ن گَوَمیٚنٹ ہوسپِٹَلَن مَنٛز تہِ چھِ ایویلیبٕل وٕنکٮ۪ن کِہیٖنۍ یِتھے کنی چھُ وٕچھو أسۍ نوٗرا ہوسپِٹَل چھُ یا یپٲرۍ سِٹی ہوسپِٹَل چھُ یا باقٕے باقٕے یِتھے کنی واریاہ زیادٕ ہوسپِٹَل چھِ وٕنکٮ۪ن یِم اتھ سکیل پیٹھ چھِ وٕنکٮ۪ن کٲم کَران کمپیٲڈ ٹُو گَوَمیٚنٹ ہوسپِٹَلٕز بیٚیہِ اکھ کلاس چھُ ییٚتہِ لُکَن ہُنٛد اَگَر أسۍ وٕچھو کٔشیٖرِ مَنٛز چھُ اکھ کلاس لُکَن ہُنٛد یِم نہٕ پریٚفَر چھِ کَران کِہیٖنۍ کہِ تِمَن گَژھِ علاج واتُن گَوَمنٹ ہوسپِٹَلَس مَنٛز تِم چھِ تِمَن چھُنہٕ سُہ بَروس سُہ گَوَمیٚنٹ ہوسپِٹَلَن پیٹھ کینٛہہ تکیازِ تَتہِ چھُنہٕ سُہ حِساب کِتاب کِہیٖنۍ تَتہِ چھُنہٕ سُہ فیسَلتیٖز ایویلیبٕل کِہیٖنۍ یُس أکِس اِنڈِوِجوَلَس ضوٚرَتھ چھُ فار دِیَر ہیٚلتھ کیر تِم چھِ تِمَن چھِ ہیٚلتھ پریٚیارٹی تہٕ تمہِ وَجہ سۭتۍ چھِ تِم کَران پریٚفَر تِم چھِ دَپان نہَ أسۍ گَژھو پرایویٹ ہوسپِٹَلَس مَنٛز پرایویٹ ہوسپِٹَلَس مَنٛز چھِ تِم فیسَلٹیٖز سیٚپریٹ روٗم چھِ آسان ایویلیبٕل یا ہایجیٖنِک چھُ آسان پروپَر کیر چھُ آسان تَتہِ ایویلیبٕل یِم چھِ آسان واڈ بوے چھ آسان ایویلیبٕل نٔرسِز وَغیرہ تِم چھِ پروپَر تِمَن ٹیک کیر کَران أکِس پیشَنٹَس یُس تٔمِس ضوٚرَتھ چھُ آسان جوٗرِنٛگ جوٗرِنٛگ اَےٚ ڈِزیٖز اکھ بیٚمٲرۍ وَنو یُس تٔمِس واتان چھُ پرایویٹ ہوسپِٹَلَس مَنٛز اِتھے کنۍ اگر أسۍ گَوَمیٚنٹ ہوسپِٹَل وٕچھو ایٚس ایٚم ایٚچ ایٚس ہوسپِٹَل چھُ یا جے وی سی چھُ اَتہِ چھِ واریاہ زیادٕ بیٖڈ آسان نو ڈاوُٹ اَتہِ تہِ چھُ علاج گَژھان مَگَر تَتھ سکیل پیٹھ چھُ نہٕ علاج أکِس پیشَنٹَس واتان کینٛہہ تٔمِس چھُنہٕ سُہ کیر واتان کینٛہہ اِنڈِوِجوَل کیر چھُنہٕ تٔمِس واتان کینٛہہ آسان او پی ڈی ہَفتَس مَنٛز أکِس یا دۄن دۄہَن تَتھ مَنٛز چھِ آسان واریاہ زیادٕ بھیٖڈ ڈآکٹر تہِ کۭتہَن وٕچھَن اِسلیے چھِ مےٚ باسان یِم پرایویٹ ہوسپَٹَلز یِم زَن ایویلیبٕل چھِ وٕنکٮ۪ن کَشمیٖرَس مَنٛز یِم چھِ واریاہ زیادٕ اصل کٲم کَران آلدۄہ یہِ چھُ تھوڑا درٛوگ تہِ گَژھان مگر ٹُو سَم ایٚکسٹینٛٹ وَنہٕ بہٕ مَگَر ہیٚلتھ کیر تہِ چھُ وَاتان اصل پٲٹھی یِمَن لُکَن تام سو یہِ چھ اکھ اصل چیٖز اَگَرے زیادٕ کھۄتہٕ زیاد ٕییٚتہِ بیٚیہِ گَژھَن ہوسپَٹَل ڈیولَپ تِم یِن بَناونہٕ آن اےٚ گریٹَر سکیل ییٚمہِ سۭتۍ زیادٕ کھۄتہٕ زیادٕ لُکَن تام یہِ بیٚنِفِٹ واتہِ تہٕ تِمَن واتہِ علاج علاج واتہِ تِمَن اصل پٲٹھۍ تہٕ تِمَن پیٚیہِ نہٕ زیادٕ سَفَر کَرُن کینٛہہ گورمیٚنٹ اورگَنایزیشنَن مَنٛز یا گَوَمینٹ ہوسپِٹَلَن مَنٛز گَژھَن نہٕ تِم زیاد سَفَر کینٛہہ